ہیلو السلامُ علیکُم ٹھیٖک چھو حظ اہَن حظ ٹھیٖک پٲٹھ تُہۍ چھو حظ ٹھیٖک اہَن حظ

بنہِ ییٚلہِ تُہۍ ؤنو کینہہ چھنہٕ پرواے اہَن حظ کران ہے چھ اٮ۪کچُؤلی چھُس بہٕ وُنکٮ۪س کار خانس پٮ۪ٹھٕے تہٕ تُھۍ ؤنۍتو مےٚ تۄہہِ کتہِ چھو لٔکٕر کڑٕنۍ تۄہہِ چھوا گرِ کڑٕنۍ کِنہٕ کار خانس پٮ۪ٹھے أنِو تُہۍ آ کار خانسٕے پٮ۪ٹھ گژھِ ہا ٹھیٖک نہٕ حظ کارخانس پٮ۪ٹھ گوٚو ٹھیٖکہٕ حِسابہٕ یِوان کار خانس پٮ۪ٹھ اگر ہُتھ پٲٹھۍ یِمو گرٕ گرَس گرِ گوو حساب گرٕ ہیٚکو أسۍ گرٕ ہیکَو دۄہ حساب نتہٕ اگر تُہۍ ہُتھ پٲٹھۍ فُٹوٲری حساب تہِ دِیو تِتھ پٲٹھۍ تہِ ہیٚکو رٹِتھ گرٕ چھِ أسۍ ہیٚوان نو شیتھ نو شیتھ روپیہِ بتہٕ چاے بیٚیہِ اہن حظ پھٹوے کم کوتاہ کرو آزے تۄہہِ پیی چھو آز کوٗتاہ چھُ مۄہنیو لوان ادٕ رۄاپیہِ پنژھ کرو حظ کم تہِ تِم رۄپیہِ پنژاہ کرو کم یہِ چھُ موٗزورۍ پونٛسہٕ آسان تۄہہِ چھَو پانَس پَیی آز کوٗتاہ چھِ بٕتھِ درۄجَر تہٕ آز چھِ سِمپل مزوٗر ہیٚوان شے ہَتھ رۄپہِ دۄہ س

نہ ٲٹھ شیتھ ترہ روپیہِ کرو حظ تۄہہِ نہ حظ بہٕ چھُس حالس آوُر پانژھ ٲٹھ دۄہ پتہٕ وُچھَو أسۍ توہہِ کیاہ کیاہ چھُ کرُن حظ اہن حظ اوا لٔکٕر چھوا أنۍ مٕژ لکٕر أنۍوا کِنہٕ وٕنہٕ چھ انہٕ نے لکٕر کتہٕ أنۍوٕ آز لکٔر چھ مے چھ اکھ کار خان وول ییٚمِس نِش بہٕ پانہٕ چھُس تُلان اگر تتہِ تُلیو تتہِ ہیٚکو ڈسکاونٹس پٮ۪ٹھ تہِ دیانٲوِتھ نتہٕ اگر توہہِ پانہٕ چھو کُنہِ شایہِ نظرِ تُہۍ ہیٚکِو تَتہِ تہِ تُلِتھ اگر پانہٕ أنیو تیٚلہِ أنۍزیو رایشن کے ڈی ادٕ کینہہ چھُنہٕ پرواے تمہِ ساتہٕ دپہو بہٕ تہٕ ییٖزیو اہَن سا آ بہٕ کرو تیٚلہِ تۄہہِ زٕ دۄہ برونٛٹھ فون تمہِ سات ییٚمہِ ساتہٕ بہٕ یلہٕ گژھو تمیُک تہِ گژھَن تۄہہِ کیٚمہِ حسابہٕ تُہۍ چھُو نا دپان لٔکٕر أنِو تُہۍ پانہٕ اگر أسی دِمو لٔکٕر تیٚلہِ گژھ ساڑٕ ستھ ہتھ پھُٹ اگر تُہی أنو تہٕ پتہٕ چھِ أسۍ تیٚلہِ ہیمو کامہِ مزوٗری یٲژ لٔکٕر تیٚلہِ گژھِ ساڑٕ ستھ ہتھ جٲلۍ وٲلۍ لٲگِتھ واڈ روٗم تہِ بناوو کینہہ چھُنہٕ پرواے اوکے سر حظ اوکے